اَسلام علیکُم سَر سَر ٹھیٖک چھُو حظ آ سَر اَسہِ اوس نا سُے اِنٹریو جاب خٲطرٕ تہٕ سُہ کَر چھُ اَہَن حظ أتھۍ ٹیٖچرَس رِلیٹِڈ مےٚ حظ کوٚر تَوَے فون مےٚ حظ گٔے مِس سۅ چلو ٹھیٖک حظ چھُ او کے او کے سَر او کے سَر